السلام علیکم ورحمتہ اللہ وبرکاتہُ گۄڈنیُک ڈرسٹرک گوٚو کُلگام دوٚیِم گوٚو کپوارا تریٚیِم گوٚو شُپین ژورِم گوٚو اننت ناگ پونژِم گوٚو گاندربل